میانہِ زِندگی منٛز آو تیُتھ وقت ییٚلہِ نہٕ مےٚ اوس پَتہٕ ہٕے بہٕ کیاہ کَرٕ سُہ وقت آو مےٚ ییٚلہِ مےٚ دٔہمہِ جَمٲژ ہُند اِمتحان اوس تہٕ بہٕ ٲسٕس واریاہ زیادٕ خۄش کہِ مےٚ چھُ دٔہمہِ جمٲژ ہُنٛد اِمتِحان دِیُن یُتھُے یُتھُے مےٚ ؤری اوس مۄکلان بہٕ ٲسٕس رؠتھ اوس مۄکلان بہٕ ٲسٕس واریاہ زیادٕ شوقیٖن گژھان کہِ مےٚ چھُ اؠگزام مگر یُتھُے مےٚ ایٚگزام ہیٚتُن قریٖب یُن مےٚ گوٚو میانہِ زندگی منٛز گٔے تِتھ کانٛہہ چیٖز کہِ ساروی کھۄتہٕ زیادٕ گوٚو مےٚ یُس مےٚ واریاہ زیادٕ دِلُک قریٖب اوس مطلب مےٚ مول ہیوٚو اوس اَکھ اِنسان میٛانہِ زندگی منٛز یُس ییٚمہِ دُنیاہ گوٚو پَتہٕ اوس مےٚ پَتہٕ اوس نہٕ مےٚ یِوان حِساب کینٛہہ کہِ بہٕ پَرٕ بہٕ کَرٕ کینٛہہ کیٛازِکہِ بہٕ ٲسٕس تِمَن سۭتۍ واریاہ زیادٕ رٔلوِتھ آسان بہٕ ٲسٕس دۄہَس آسان تِمَن سۭتۍ راتَس تہِ آسان تِمَن سۭتۍ تِم ٲسۍ مےٚ پوٚفوٗ تِم ٲسۍ مےٚ تِم ٲس مےٚ میانہِ پۄفہِ ہِنٛدۍ خاندار بہٕ ٲسٕس تِمَن سۭتۍ واریاہ زیادٕ رٔلِتھ آسان مےٚ اوس نہٕ تِہِنٛدِ بَغٲر لَگان کِہیٖنۍ ییٚلہِ تِم ییٚلہِ تِمو ییٚمہِ دُنیا منٛز رحلَت کٔر ییٚلہِ تِمو وفات کوٚر مےٚ اوس نہٕ پَتہٕ حِساب یِوان بہٕ پَرٕ ہا کینٛہہ بہٕ کَرٕ ہا بہٕ کِتابَن کُن یا کینٛہہ بہٕ گٔیَس اَسہِ تِمَن دۄہَن ٲسٕس بہٕ واریاہ زیادٕ ڈِپریشنُک شِکار گٔمٕژ بہٕ ٲسٕس نہٕ کٹھؠن منٛز نؠبَر گژھان کِہیٖنۍ کیازکہِ مےٚ اوس خَران کٲنٛسہِ سۭتۍ کَتھ کَرُن بہٕ ٲسٕس بَس یَژھان کہِ مےٚ گژھِ سُے یوت آسُن تَتؠن بہٕ کَرٕ ہا کَتھ یُتھُے ٹایم گوٚو مےٚ مےٚ لٲجِن پَتہٕ تِمَن اِنسانَن ہٕنٛز اِمیجِنیشَن أکِس کُٹھِس منٛز گژھٕنۍ بہٕ ٲسٕس یَژھان کہِ میٛٲنِس اَتھ کُٹھِس منٛز گژھِ صِرف یِم آسٕنۍ بیٚیہِ گژھ بہٕ آسٕنۍ کیٛازِکہِ بہٕ ییٚلہِ بہٕ کُنی زٔنی ٲسٕس أکِس کُٹھِس منٛز بیٚہوان مےٚ ٲس تٔمِس سٕنٛز اِمیجِنیشَن یِوان أچھَن تَل تٔمۍ سُنٛد سُہ مِرر فیس اوس نہٕ یِوان أچھَن تَل بہٕ ٲسٕس آسان تٔمِس سۭتۍ کَتھ کَران پَتہٕ یُتھُے یُتھُے ٹایم گوٚو یِم تِہنٛدۍ نیٚچوٗ چھِ تِمَن سۭتۍ تہِ اوس مےٚ الحمدُاللہ واریاہ اَصٕل وٕنکؠن تہِ چھُ تِمو کٔرٕس بہٕ تھوڑا ماٹِویٹ تِمو تِم آیہِ مےٚ سۭتۍ تِمو نیس بہٕ ہُپٲرۍ یَپٲرۍ کیازکہِ تِمَن ہُنٛد تِم ٲسۍ بَرابَر پَنٕنِس مٲلۍ سٕنٛدۍ آسان تِم چھِ وٕنہِ تہِ پَنٕنِس مٲلۍ سٕے تِمو نہ حظ مےٚ پانَس سۭتۍ ہُپٲرۍ یَپٲرۍ پارکان ہُمَن یَپٲرۍ یِمَن جایَن تِم ٲسۍ مےٚ کِتاب تہِ سۭتۍ نِوان تِم ٲسۍ مےٚ پَرناونہٕ پَرناوان تِم ٲسۍ مےٚ مٔستی کَرناوان یُتھ مےٚ مایِنٛڈ تھوڑا بہت ڈایوٲٹ گوٚو کہِ مےٚ لوگ سُہ یہِ چیٖز مانُن دؠماغَس منٛز کہِ سُہ اِنسان چھُنہٕ وَن میانِس مےٚ سۭتۍ کہیٖنۍ فِزِکٔلی آ مگر میٲنِس دِلَس منٛز چھُ سُہ ہمیشہِ خٲطرٕ یِم چیٖز یِتھُے یُتھُے مےٚ لٲگِنۍ مطلب ایٚکسیپٹ کَرٕنۍ میانہِ زندگی منٛز کہِ سُہ اِنسان چھُنہٕ مےٚ سۭتۍ بَس مےٚ چھےٚ تٔمۍ سٕنٛز اکھ یاد مےٚ لوگ پَنُن پان موٹِویٹ کَرُن مےٚ لوٚگ موٗ اوٚن کَرُن مےٚ ووٚن وۄنۍ کہِ تِم روٗدۍ نہٕ مےٚ سۭتۍ کینٛہہ مَگَر یِم مےٚ سۭتۍ چھِ میون اوٚبوٗ میٛٲنۍ ممی میون بوے میون خاندان پوٗرٕ قبیٖر مےٚ پَزِ یِمَن خٲطرٕ کینٛہہ کَرُن مےٚ پَزِ یِمَن خٲطرٕ پَرُن لیکھُن کینٛہہ بَنُن بہٕ چھَس تَوَے یَژھان کہِ مےٚ چھےٚ ایم بہٕ بَنہٕ اَکھ ڈاکٹر تِکیازِ تِمَن ووٚت نہٕ علاج کِہیٖنۍ اگر تِمَن علاج واتہِ ہا اَصٕل پٲٹھۍ کشمیٖرَس منٛز تِم مے بی مطلب خۄداے سُنٛد یَژھُن اوس تِم آسہٕ ہَن مےٚ سۭتۍ مگر تِم روٗدۍ نہٕ وۄنۍ مےٚ سۭتۍ کِہیٖنۍ تَوے چھَس بہٕ یَژھان کہِ بہٕ بَنہٕ اَکھ ڈاکٹر تِکیازِ یہِ مےٚ سۭتۍ گُزریو بہٕ چھَس نہٕ یَژھان کہِ تِکیازِ بیٚکِس سۭتۍ گُزرُن یِتُے یوت نہٕ کیٚنٛہہ ییٚلہِ پَتہٕ مےٚ پَنُن عبوٗ وُچھ پَنٕنۍ مٔمی وُچھ مےٚ موٚلیو اَکھ حوصلہٕ مےٚ ووٚن نہ مےٚ چھُ کیٚنٛہہ کَرُن تِتھُے تِتھُے تِتھُے اوس مےٚ اؠگزام واریاہ زیادٕ قریٖب آمُت یوٗتاہ قریٖب اوس آمُت بہٕ ٲسٕس کالہٕ یہے سونچان مےٚ ٲسۍ زٕ دۄہ ایٚگزامَس یِم چیٖز کٔر مےٚ اِتھے کٔنۍ ہیٚنٛڈٕل کہِ مےٚ اوس اَکھ فیملی سَپوٹ ییٚمۍ مےٚ واریاہ زیادٕ سَپوٹ کوٚر ییٚمۍ بہٕ أمۍ ڈِپریشَن تَل نؠبَر کٔڈٕس